ہاں مےٚ چھ واریہہِ لَٹہِ یُس مےٚ سُپٹ اِنٹروَلز چھِ یا ٹریلننگ وَنان چھِ یہِ ٲسۍ مےٚ واریاہ لَٹہِ کٔرمٕژ تِکیازِ یُس ہسا یہِ رننٛگ چھِ یہِ چھِ واریاہ زیادٕ اِنسانس فِٹ تھاوان ضروٗری چھُ نہٕ کیٚنٛہہ کہِ اِنسان کَرِ خٲلی رنِنٛگ ٹین مِنٹس ٹوونٹی مِنَٹس تھٔٹی مِنَٹس بٔلۍ کہِ اَگر أسۍ ہیبچُؤلی یا دُہٲے دُہٲے پانٛژٕے پانٛژٕے مِنٹن رَن کران چھِ اَمہِ سۭتۍ چھِ سون یُس زَن چَربی چھِ یُس اَسہِ فیٹ چھُ جسمس منٛز آسان یہِ چھُ گٕلِتھ أکِس اِنسانَس فِٹ ہٮ۪کان تھٲیِتھ تہٕ بہٕ تہِ اَگرے وٕچھِ پَنٕنہِ جِسمَس کُن بہٕ چھُس واریاہ زیادٕ فِٹ تِکیازِ پرٮ۪تھ دۄہ أرلی اِن دَ مارنِگ چھُس بہٕ پَنٕنہِ نَزدیٖکی أکِس پارکہِ منٛز رَننٛگ کران تہٕ تَمہِ سۭتۍ چھُ میون جِسم یُس چھُ سُہ حظ چھُ واریاہ زیادٕ فِٹ روزان تَمہِ رَننٛگ سۭتۍ چھ مےٚ واریاہ زیادٕ ہیلتھ بینِفِٹٕس تہِ چھِ مےٚ ملے مٕتۍ